اگر اَسہِ پَنُن تہذیٖب یا پَنُن تہذیٖب بَچاوُن چھُ اَسہِ ہَسا چھِ سکوٗلَس منٛز سکوٗلَن پٮ۪ٹھٕے کٲم کَرٕنۍ سِٹاٹ کیازِ بَچہِ چھِ قومُک فیو قومُک فیوٗچَر آسان تِمنٕے چھَ اَسہِ یہِ تٲلیٖم دِنۍ زِ سون تہذیٖب کیاہ اوس یہِ کٔتھ زبان چھِ بَچاوٕنۍ یا یِم ییٚتہِ طٔریٖقہٕ اَپناوان أسۍ تِم چھِ بَچاوٕنۍ یا میوٗزیَم چھِ اَسہِ سٮ۪ٹ کَرٕنۍ ییٚتہِ زَن أسۍ یِم پرٛٲنۍ چیٖز تھَوٕنۍ چھِ بَچَن چھِ اَتھ متعلق زانکٲری دِںۍ تہٕ تِمَن چھِ یہِ ہاوُن تِمَن چھِ اَتھ منٛز اِنٹرٛسٹ بَڑاوُن